اَگر أسۍ وٕچھو اِنسان چھُ زِندگی منٛز ہَر وِزِ چیلیج کران فیس کیازِ کہِ اِنسان چھُ فیلیر تہِ وٕچھان سَکسیس تہِ وٕچھان مَگر اِنسان چھُنہٕ ڈیریکٹلی سَکسیس وٕچھان کیٚنہہ تٔمِس چھُ پیوان واریاہ گۄڈٕ فیس چیلینج پیوان کَرٕنۍ ییٚلہِ اِنسان یِم چیلینجٔز فیس کران تیٚلے چھُ سُہ پَنٕنہِ سَکسیس پٮ۪ٹھ واتان یِمَو چیٖزَو سۭتۍ اَگر أسۍ وٕچھو وۄنۍ یِم ساروی کھۄتہٕ یُس مےٚ چیلینج پَنٕنہِ لایفہِ منٛز یُس مےٚ گۄڈٕنیُک چیلینج اوس مےٚ مےٚ چھُ ساروی کھۄتہٕ بٔڑۍ واریاہ چیلینج بہٕ کرٕ کیٚنہہ بٔڑ یِم چیلینجٔز چھِ مےٚ فیس کٔرٕمٕتۍ تِم کرٕ بہٕ شِیر گۄڈٕنیُک اکھ چیلینج گوٚو مےٚ یہِ لایفہِ منٛز آو مےٚ اَسہِ گوٚو اٮ۪کچُؤلی بہٕ اوسُس سٔکوٗلَسس منٛز پَران تَتہِ ٲسۍ واریاہ مطلب یہِ چھِ اٮ۪راوُنڈ اٮ۪راوُنڈ ایٹتھ کٔلاس ییٚلہِ بہٕ پران اوسُس أسۍ ٲسۍ گِندان کٔلاس روٗمَس منٛز تَتہِ اوس نیبٔر کِنۍ اکھ وَرانڈَہَس پٮ۪ٹھ ٲسۍ أسۍ بِہِتھ مےٚ لٔجۍ ٹھل بیٚیہِ کہِ سٔنز یُس مےٚ فرینڈ اوس مےٚ گے نٔر تَل بٔتھِم لوٚگ تَتھ برکھ ایراوُنڈ اوسُس بہٕ ایٹتھس پَران تیُتھ لوٚگ برکھ نَرِ مطلب مےٚ چھُ سُہ وٕنہِ تہِ ماینڈَس منٛز کہِ مےٚ کِتھ کَنۍ پیوٚو فیس کَرُن پَتہٕ سُہ ٹایم مےٚ کوتاہ لوٚگ تَتھ سۭتۍ ٹایم اَلہٕ اَلہٕ پَلہٕ کھیوٚو مےٚ تٔمۍ لگ بگ شیٚے سَتھ رٮ۪تھ سُہ چیلینج پیوٚو مےٚ کرُن تَتھ منٛز کِتھ کَنۍ پیوٚو مےٚ سٔٹرَگٔل کَرُن یپٲرۍ اوس اٮ۪کزام ایٹھتُک یَپٲرۍ پیوٚو سٔکوٗل تہِ پَتہ گژھُن یَپٲری اوس پیوان واتُن برزُل ہَسپَتال سُہ چیلینج پیوو مےٚ فیس کَرُن تَمہِ منٛز تہِ دراے اِنشاللہ پَتہٕ آرام سان بیاکھ چیلینج چھُ مےٚ جوٗرِنگ ییٚلہِ مےٚ یہِ ٹینتھ اوس ٹینتھس منٛز اوسُس بہٕ اَکہِ سایڈٕ جوب کران نہ کہِ جوب اِٹ واز اےٚ لیوَر مطلب یہِ اوس اکھ لیبَر کٲم حظ ٲس یہِ اکہِ حِسابہٕ اوسُس بہٕ کران مےٚ اوس یَپٲرۍ اٮ۪کزام ٹینٹھٕ تہِ تیوٗتاہ اوس پریشیرایِز مےٚ چھُنہٕ یِوان سَمج بہٕ کِتھ کٔنۍ اوسُس تمہِ وِز ہٮ۪نڈٔل تِم چیٖز پَتہٕ اوسس بہٕ وَنان پانَے نہ ؤنکیٚس چھُ یہِ ٹایم بہٕ کر سٔروایو دۄنوے جوب تہِ تہٕ پَڑٲے تہِ یہِ چھِ ٹینتھٕچ کَتھ ٹینتھس منٛز اوسُس بہٕ کران جوب پَتہٕ اوسُس بہٕ کَنٹِنِو کران اَلحمدُللہ پَتہٕ گوٚو مےٚ اَصٕل پٲٹھۍ ٹینٹھٕ تہِ پاس بیٚیہِ اوس کَنٹِنِو پَتہٕ تَمہِ پتہٕ تہِ جوب کران پَتہٕ کوٚر مےٚ لیفٹ سُہ جوب پَتہٕ تہٕ کوٚر مےٚ ٹُویلتھ پاس تہٕ تَمہِ پَتہٕ کیاہ سا چھُ مےٚ فُٹ تمہِ پتہٕ چیلینج کوٚرمُت بوٚڑ چیلینج کالیجَس منٛز کالیجَس منٛز گے مےٚ سِلیکشَن آ نیبر کالیج پَنجابَس منٛز تہٕ ییٚلہِ بہٕ تور گووس تَتہِ پیوٚو مےٚ تیوٗتاہ فیس کَرُن کہِ مےٚ پیوو واریاہ فیس کَرُن کہِ لَگ بگ أکِس ؤریَس پیوو مےٚ تیوٗتاہ سٔٹرَگٔل کَرُن تَتہِ کیازِ کہِ تَتیُک یُس اینورنمینٹ اوس سٔٹَڈی پٔلان اوس سُہ اوس واریاہ ڈِفرَنٹ کیازِ کہِ وُنہِ چھِنہٕ آسان تَمہِ آیہِ بَچَن آسان تَمہِ آیہِ وٕچھمُت کِہیٖنۍ تِم پیٚیہِ تَتہِ واریاہ چیٖز چیلینج کَرَن بیاکھ میجر چیلینج چھُ ساروی کھۄتہٕ بوٚڑ چیلینج ییٚلہِ بی ٹیٚک مۄکلوو کٔرِتھ پَتہٕ اوسُس بہٕ پریپریشَن کران یہِ چھِ اٮ۪راوُنڈ لاسٹ یِیَرٕچ کَتھ رِزَنٹ ریٖسینٹ کَتھ چھ یہِ بہٕ اوسُس کران پریپریشَن آ یَتھ اٮ۪کزام خٲطرٕ مےٚ پیوٚو اَتھ خٲطرٕ واریاہ لڈُن یہِ ساروی کھۄتہٕ بوٚڑ چیلینج چھُ مےٚ کہِ مطلب اَتھ منٛز پیوٚو تیوٗتاہ سٔٹرَگٔل کَرُن تیوٗتاہ چھُنہٕ مےٚ لایفہِ منٛز زہٕنۍ سٔٹرَگٔل کَرُن کوٚرمُت تیوٗتاہ پیوو سٔٹرَگل کَرُن اَتھ سٔٹرَگلَس منٛز پیوٚو واریاہ فیس کَرُن اَپٲری مطلب پیمینٹ مطلب فیٖس اوس پیوان بَرُن آن لاین فیٖس لیکچر اوس پیوان وٕچھُن یہِ اٮ۪کٹِوٹیٖز بدل تہِ اوس آسان لایبریری اوس فیٖس پیوان بَرُن کِراے ٲس لگان یہِ پیوو واریاہ سٔٹرَگٔل بہٕ اوسُس نہٕ ہٮ۪کان گرِکین ؤنِتھ کیٚنٛہہ یِم چیٖز فیس کرٕنۍ اَمہِ سۭتۍ چھِ ہیٚچھان تہِ کیازِ کہِ اِنسان ییٚلہِ فیلیر چھُ وٕچھان یا یِم چیٖز سٔٹرَگٔل چھُ وٕچھان ہاڈ شِپ چھُ وٕچھان تیٚلی چھُ یہِ ہاڈ شِپ چھُ تیلہ ایٖز گژھان واریاہ چھِ سَختی تیٚلی مَشان ییٚلہِ اِنسان وٕچھِ گۄڈٕ سُہ تِم چیٖز ییٚلہِ اِنسان چھُ وٕچھان پَتہٕ چھِ پانَے مَشان تہِ تھوڑا یِمَو چیٖزَو سۭتۍ چھُ اِنسان فری ماینڈ فری روزان پَتہٕ بیٚیہِ چھُ اِنسان یَلہٕ روزان پَتہٕ یِمَو چیٖزَو سۭتۍ بیٚیہِ چھِ واریاہ اِنسان چھُ پَتہٕ اَصٕل پٲٹھۍ ہیٚچھان تہِ بیٚیہِ چھُ اَصٕل پٲٹھۍ پَتہ تہِ لگان پَتہٕ کیاہ چھُ آسان یِم چیٖز چھِ آسان یم میجر چیلینجٔز یِم چھِ مےٚ فیس کٔرمٕتۍ لایفہِ منٛز ہر کٲنسہِ چھِ پَنٕنۍ پَنٕنۍ آسان پَنٕنۍ وِو پوینٹ آسان کیاہ تَمہِ آیہِ چھِ کٔرمٕتۍ چیلینج تَمہِ حِسسابہٕ کٔرۍ مےٚ پَنٕنۍ تھوٹٔس پَنٕنۍ چیلینج شِیر تۄہہِ سۭتۍ